اَسلامُ علیکُم آ افروض احمد وانی اچھا بہٕ چھُس روزان سِرنگر اچھا بہٕ چھُس آمُت بانڈی پوٗرہ تہٕ بانڈی پوٗرہ چھِ علم ادب تہٕ آب تُہۍ ما چھُو اچھا ییٚتہِ چھِ بوٚڈ بارٕ اَکھ فرٛیش واٹَر لے جیٖل اَکھ یُس ایشیاہَس منٛز ساروی کھۄتہٕ بوٚڈ چھُ ساروی کھۄتہٕ بوٚڈ جیٖل چھُ ایشیاہَس منٛز تہٕ امیُک ناو چھُ آ تہٕ اَتھ متعلق دِیِو کٔرِو تُہۍ مےٚ زان تاکہِ بہٕ ہٮ۪کہٕ ہہ پَنٛنیٚن بَچَن پَنٛنیٚن مُستقبَل کِن بَچَن تام یہِ واتنٲیِتھ کَتھ تہٕ امِچ ہسٹری اَگر تۄہہِ آسہِ ذہنَس منٛز کیٚنہہ تھوڑا بہت دِیُو مےٚ تمِچ زان آ بہٕ چھُس وٕنۍکینَس تۄہہِ نا بہٕ چھُس تۄہی کُنَتھ پکان تُہُنٛد یہِ بوٹ کَتہٕ نَسَن چھُ بہٕ چھُس توٗرۍ تۄہی کُنَتھ پکان تُہۍ تُہۍ چھُوا یَتنَس وَلُر وَلُر وِنٹیجَس نِش چھُوا تُہۍ بۄنہٕ کَنۍ کِنۍ تۄہہِ ایٚڈرَس دِیُو بہٕ واتہٕ توٗرۍ اچھا اچھا اچھا اچھا اچھا اَتھ منٛز کیٛاہ کیٛاہ آسان وَلرَس منٛز کیٛاہ کیٛاہ چھِ آسان امیُک کیٛاہ خاص چھِ ہہ أسۍ چھِ ترٛےٚ نفر مےٚ چھِ گَرِکۍ آ سۭتۍ تہِ بیٚیہِ چھِ بَچہٕ سۭتۍ نہ بوٹ بوٹ بوٹ یَتھ منٛز أسۍ پانہٕ تہِ ہٮ۪کو سُہ پَکنٲیِتھ

اچھا اَتھ منٛز کیٛاہ کیٛاہ اچھا اچھا اچھا اچھا اچھا آ آ اَتھ چھِ آمُت ہُہ کِشَن گنگہٕ ہُک آب تٔمۍ سۭتۍ ہُرییہ بیوٗٹی کیٚنہہ اَمہِ وَلرٕچ بَس زٕ منٹ لَگَن اَسہِ زٕ ترٛےٚ منٹ نزدیٖک وٲتۍ أسۍ تۄہہِ چلو ٹھیٖک حظ چلو ٹھیٖک حظ اَدٕ حظ اَدٕ